السلامُ علیکُم ورحمتہ اللہ وبرکاتُہ مےٚ چھُ ناو اَفروزا تہٕ یُس سوال یُس تۄہہِ پرٛژھمُت چھُ یہِ چھُ بَڑٕ اَہَم سوال کہِ تُہُنٛدِس علاقَس منٛز چھا ویٚٹَنٔری ڈاکٹَر بہٕ وَنہٕ آ سٲنِس علاقَس منٛز چھُ ویٚٹَنٔری ڈاکٹَر ییٚتہِ چھَنہٕ اَکھ کیٚنٛہہ زِ کیٚنٛہہ ییٚتہِ چھِ واریاہ ویٚٹَنٔری ڈاکٹَر تہٕ یِم سٲری ویٚٹَنٔری ڈاکٹَر یِم چھِ یِم چھِ وَنان زِ یِم چھِ سٲری وَنان اَکُے چیٖز یہِ چیٖز گوٚو یہِ کہِ یِم چھِ وَنان چُپ چُپ انٛدَر جاو تۄہہِ گَژھُن تۄہہِ پَزنَو پَنٕنۍ یِم یِم جانوَر چھِ یِمَن ویٚکسِنیشَن کَرٕنۍ ہَرٕ ٹایمہٕ تہٕ پرٛٮ۪تھ کانٛہہ ڈاکٹَر چھِ یی وَنان کہِ پَنٕنۍ یِم جانوَر چھُو چاہے گُپَن چھِ چاہے تیٖر چھِ چاہے یہِ چھِ کیٛاہ چھِ اَتھ وَنان گُرۍ چھِ وغیرہ چھِ تہٕ یُہُنٛد پرٛٮ۪تھ کیٚنٛہہ چھِ روزان یِہَے چیٖز کہِ پَنٕنۍ یِم گُپَن چھِ پَنٕنۍ جانوَر چھِ یِم کٔرہوکھ تُہۍ ویٚکسِنیٹ یِمَن کٔرِو ویٚکسِنیشَن ٹایمہٕ ٹایمہٕ تہٕ بیٚیہِ تھٲیِو یہِنٛد غزہُک خاص خیال تہِ واریاہ اَصٕل پٲٹھۍ تہٕ یہِ چیٖز چھِ یِمَن سارنٕے یہِ یُس یِم وَنان چھِ کہِ اَسہِ کِتھ پٲٹھۍ پَزَن پَنٕنۍ پَنٕنۍ جانوَر ہیٚلدی تھاوٕنۍ تہٕ لاسٹ ٹایِم ییٚلہِ سٲنۍ اَسہِ ٲس اَسہِ چھِ گَرِ تیٖر واریاہ تہٕ اَکثَر چھِ یِمَن تیٖرٕ گژھان کٲم ییٚلہِ أسۍ یِم نیوٗر چھُکھ سوزان یِم ییٚلہِ تورٕ واپَس چھِ یِوان یِمَن چھِ آسان کھۄرَن دود نیرٮ۪ن دود یا دود چھِ آسان یِمَن تہٕ یِمن چھِ آسان واریاہ زیادٕ دود تہٕ لاسٹ ٹایِم ییٚلہِ پَتہٕ اَسہِ ڈاکٹَر اوٚن تہٕ ڈاکٹَرَن ووٚن کہِ دوٚپُن یہِ چھِ یِمَن ایٚٮ۪کچُؤلی آسان کیٚلشِیَمٕچ کٔمی تہٕ بیٚیہِ چھِ یِم نیٖرِ پَکان زیادٕ امہِ کہِ وَجہ سۭتۍ بیٚیہِ ییٚلہِ کَیہِ دار جایَن یِم آسن یِمَن چھِ ٹھٲنٛکۍ لَگان تہِ یِمَن چھِ گژھان کھۄر خراب تہٕ پَتہٕ آے یِم اورٕ تہٕ کوٚرُکھ گۄڈٕ ٹرٛیٖٹمینٛٹ یِمَن سانٮ۪ن تیٖرَن ٹرٛیٖٹمیٚنٛٹ ییٚلہِ کوٚرہَکھ تہٕ أڑۍ تیٖر بَچاے تہٕ أڑۍ موٗدۍ اَتھ منٛز تہٕ بیٚیہِ چھِ مےٚ باسان کہِ یہِ دوا تہِ چھُ آز اِنسان دَوہو کھۄتہٕ واریاہ زیادٕ درٛوگ یِوان تِکیٛازِ اَتھ پٮ۪ٹھ تہِ چھِ أسۍ وۄنۍ کَران ساسہٕ بوٚد پونٛسہٕ خرٕچ ییٚلہِ نہٕ فرقٕے گٔیَکھ آز چھِ اِنسانَن ہٕنٛدۍ کھۄتہٕ مےٚ باسان جانوَرَن ہُنٛد دَوہٕے چھُ درٛوگ نَہ صرف چھُ درٛوگ بلکہِ یِمَن تہِ چھَنہٕ وُنہِ فرقَہ وَرقَہ گژھان آرام سان سہل پٲٹھۍ کِہیٖنۍ

پونٛسہٕ تہِ چھِ واریاہ زیادٕ یِمَن پٮ۪ٹھ گژھان خرٕچ اَکھ پونٛسہٕ تہِ خرچہِ بیٚیہِ پَتہٕ نۄقصان تہِ گَرِ ٲس اَسہِ پٔتمہِ لَٹہِ ترٛےٚ تیٖر ترٛیٚنوَے ٲسۍ بٮ۪مار دود اوس کُنُے یِم ٲسۍ گژھان ڈَہیریا واریاہ دوا اوٚنُکھ گۄڈٕ اوٚن اَکھ ڈاکٹَر تٔمۍ کوٚرنَس علاج پَتہٕ اوٚن بیٛاکھ ڈاکٹَر تِمو تہِ کوٚرہَکھ علاج تہٕ فاینٔلی گٔے کٲم فاینٔلی ییٚلہِ نہٕ تِمَن فرقٕے گٔے تہٕ اَکھ مۄیہِ تہٕ زٕ ژھٕنۍ پَتہٕ پُجَس کٕنِتھ مگر پُجَن تہِ کیٛاہ دیُت تِمَن تٔمۍ تہِ ووٚن دوٚپُن نَہ سا ہے یِم چھِ بٮ۪مار یِمَن نیرنہٕ کِہیٖنۍ غرض چھُم وَنُن یہِ کہِ ییٚتہِ چھِ وۄنۍ جانوَرَن تہِ بٮ۪مارِ مَتیمژٕ اِنسانَن اِتھ کٔنۍ بٮ۪مٲرِ چھِ تِتھَے پٲٹھۍ چھِ یِمَن جانوَرَن تہِ بٮ۪مارِ مَتیٛمژٕ بِچارٮ۪ن تہٕ بیٚیہِ پَتہٕ پونٛسہٕ تہِ چھِ لَگان واریاہ زیادٕ یِہِنٛدِس علاجَس اِنسانَن نَے گولڈَن کارڈَس پٮ۪ٹھ علاج گژھان چھُ مگر جانوَرَن چھُنہٕ سُہ گولڈَن کارڈ تہِ کِہیٖنۍ تہٕ مےٚ باسان گورمٮ۪نٹَس پَزِ سِکیٖم کَرٕنۍ یِتھٮ۪ن جانوَرَن خٲطرٕ تاکہِ سٲنۍ یِم یِم چھِ جانوَر چھِ یِمَن ہُنٛد لاس گژھنہٕ زیادٕ کیٚنٛہہ تہِ اَسہِ تہِ گژھنہٕ زیادٕ لاس کیٚنٛہہ باقٕے والسلام السلامُ علیکُم ورحمتہ اللہ وبرکاتُہ